یِم لُکھ دِہاتَن منٛز روزان چھِ واریاہ دوٗر روزان چھِ تِمَن چھِ پَگاہ واریاہ زیادٕ پرابلِم پیٚوان فیس کَرنہٕ سفر کَرنہِ کیازکہِ تَتہِ چھُنہٕ آسان کٕلایمیٹ چینٛج اگر أسۍ وَنو کہِ موسَم چھُ خراب گژھان تَتھ سیٖزنَس منٛز ییٚمہِ وِزِ نہٕ گژھُن گژھِ کِہیٖنۍ کیازکہِ فَصٕل چھُ آسان تَیار گوٚمُت سورُے تَمہِ وِزِ چھِ تِمَن واریاہ زیادٕ پرابلِم گژھان یا کہِ ٹیٚکنِکَل اِشوٗ چھُ یِوان یا کہِ أسۍ وَنو کہِ فاینانشَل اِشوٗ اَگَرے پَگاہ تِم نِوان چھِ تِم چیٖز کٕننہٕ خٲطرٕ تِمَن چھَنہٕ تَتھ برابر پۄنٛسہٕ یِوان کِہیٖنۍ نہٕ وۄنۍ گژھِ تِمَن تیُتھ یہِ گژھُن زِ نہ گَژھِ سُہ موسم خراب وَجہ سۭتۍ تِمَن سُہ فَصٕل پیٚون أتتھٕے نہ گَژھِ تِمَن پَگاہ ٹیکنِکَل اِشوٗ یا فاینانشَل اِشوٗ وَنو أسۍ تہِ تہِ گژھِ نہٕ تِمَن گژھُن کینٛہہ کیازِ کہِ تِم چھِ واریاہ زیادٕ محنت تَتھ پؠٹھ کَران پَگہہ چھُنہٕ تِمَن ییٚمہِ وِزِ تِمَن اُمید چھِ آسان زِ اَسہِ تَرِ وۄنۍ کینٛہہ اَسہِ ہیٚکہِ ماوزٕ مِلِتھ اَمیُک تمہِ وِزِ چھُنہٕ تِمَن سُہ معاوزٕ تہِ مِلان کِہیٖنۍ